ہیٚلو اسلام علیکُم

مےٚ پرٛزنٲوِو تُہۍ آ اِنشاء اللہ یِمہ بہٕ ضروٗر بس ٹایم ؤنِو تُہۍ مےٚ بیٚیہِ ؤنِو تُہۍ مےٚ مطلب آف بیٚیہِ آفَر مَطلب کوٗتاہ ہیٚکِو تُہۍ مےٚ تَمہِ ساتہٕ دِتھ چیک ہا کِنہٕ کیش چلو پِک ڈرٛاپ سٔروِس گٔژھ تُہٕنٛزٕے آسٕنۍ تِکیٛازِ مےٚ چھِنہٕ گَرٕ کانٛہہ گٲڑۍ ایٚویلیبُل کیٚنٛہہ

وۅنۍ یِمہٕ ہا بہٕ پانے مگر اَسہِ چھُنہٕ گَرٕ ڈرایوَر کِہیٖنٛۍ تہٕ اِسلیے کٔرۍزیٚو تُہی مےٚ ڈرٛاپ تہِ تہٕ بیٚیہِ پِک تہِ کٔرۍزیٚو تُہی

چلو شُکریہ تیٚلہِ یمہٕ بہٕ کٲلۍ کٮ۪تھ اِنشاء اللہ کَرو تٔتی مُلاقات چلو شُکریہ کٲلۍ کٮ۪تھ کَرو تٔتی مُلاقات